بہٕ ہَسا چھیٚس ریٚوٲتی طریٖقو مُطٲبق سیٛن رنان یِتھ کٲٹھۍ أسۍ سیٛن رنان چھِ تتھٔے کٔنۍ مگر مٔنٛزۍ چھیٚس بہٕ کیٚنٛہہ طریٖقہٕ نٔے مٔے طریٖقہٕ استعمال کران کُنہ ساتہٕ چھُ کانٛہہ انسان آسان تٔمس چھُنہٕ بنان نوٗن زیادٕ کھیٛون نوٗن زیادٕ نَہ کھیٚنہٕ موٗجوب چھیٚس بہٕ تتھ نوٗن کم ترٛاوان مگر تتھ چھیٚس بہٕ سۭتی مَرژٕوانٛگن تہِ کم ترٛاوان تِکیٛاز تَمہِ سۭتۍ باسہِ نہٕ تٔمس نوٗن زیادٕ کیٚنٛہہ اگر مَرژٕوانٛگن زیادٕ ترٛاوو سِنِس نوٗن ترٛاوہوس کم تَمہِ سۭتۍ چھِ زیادٕ مَرژٕوانٛگن لگان اؤے موٗجوب چھیٚس بہٕ مَرژٕوانٛگن تہِ تھوڑا سِنِس کم ترٛاوان ییٚمہِ سۭتۍ ٹیسٹہٕ چھُ اصٕل گَژھان بیٚیہِ چھیٚس بہٕ کُنہ ساتہٕ مٔنٛزۍ ٲں پالک رنان بہٕ چھیٚس مُختلِف طریقہٕ استعمال کران کُنہ ساتہٕ چھیٚس بہٕ پالک رنان سۄ چھَنہٕ سارنٕے وَیوٕنۍ گَژھان کیٚنٛہہ کانٛہہ چھُ دَپان مےٚ کٔرٕن ہلِس دگ پالکہِ سۭتۍ بہٕ چھَس کَران یہِ نوٚو طریقہٕ استعمال تَمہِ ساتہٕ بہٕ چھیٚس کران تتھ فیٛار تَمہِ سۭتۍ چھِ سۄ وَیوٕنۍ گَژھان یا چھِ بناوان کُنہ ساتہٕ یَکھنۍ سٲری مَصالہٕ چھِنہٕ ایٚولیبٕل آسان کیٚنٛہہ بہٕ چھیٚس فٕدنہٕ استعمال کران بہٕ چھیٚس تتھ فٕدنہٕ تھوڑا ہکھرٲیِتھ ترٛاوان تہٕ سُہ چھ تَمہِ سۭتۍ سۄ یَکھٕنۍ واریاہ ٹیسٹہٕ گَژھان واریاہ مَزٕدار گَژھان یم نٔے نٔے طریقہٕ چھیٚس بہٕ سِنیٚن مَنٛز استعمال کران